ییٚتہِ تہِ اِنسانَس تضاد وۄتھان چاہَے گَرِ یا کُنہِ وٕرک پٕلیسَس پٮ۪ٹھ اِنسانَس چھُ آسان ہمیشہِ ہوشہِ سان کٲم ہیٚنۍ نہ کہِ شرارتَس منٛز ہیٚکہِ اِنسان کیٚنہہ تہِ ؤنِتھ البتہٕ دٮ۪ماغ چھُ آسان استعمال کَرُن یا اگر تَتِنَسَن یُتھ کانٛہہ مَسلہٕ یی کہ یُس نہٕ اِنسان ہٮ۪نٛڈٕل ہیٚکہِ کٔرِتھ کِہیٖنۍ تِنہٕ تَتِنَس پَکہِ پنٛنِس زِٹھِس بٔڑِس تہِ مَشوَرٕ ہیوٚن تہٕ سُہ چیٖز حل کَرُن نہ کہِ اِنسانَس کھَسہِ شرارَتھ تَتھ منٛز ژھٕنہِ سُہ کیٚنہہ تہِ کٔرِتھ ییٚمہِ سۭتۍ حالات ہٮ۪کَن بِگڑِتھٕے بلکہِ تِم چیٖز پَزَن کَرٕنۍ ییٚمہِ سۭتۍ حالات سُدرَن تہٕ ییٚمہِ سۭتۍ سُہ تضاد جلدی جلدی گَژھِ حل یا اِنسانَس پَزِ تَتِنَسَن سُہ چیٖز یا اِنسا یا کہٕ تہِ چھُ ہٮ۪کان کٔرِتھ کہِ اگر باسہِ کہِ کُنہِ چیٖز سۭتۍ کُنہِ کَتھِ سۭتۍ چھُ تضاد وۄتھان تِم چیٖزَن ہُنٛد گژھِ کَرُن تَرٕ کہِ تِمَن کہ کَتھَن نِش گَژھِ کَرُن پرہیز